مے چھِ دوٚیہِ لَٹۍ کُکِنٛگ ڈِزاسٹَر وٕچھمٕت کُکِنٛگ ڈِزاسٹَر چھُ مے دوٚیہِ لَٹۍ گومُت اکہِ لَٹہِ تھٲو مے تٲو گیسَس پٮ۪ٹھ تہٕ ترٛومَس تیٖل بہٕ ٲسٕس گَنٛڈٕ کتراوَن تہٕ تیٖل آو زیادٕ یُتھُے تیٖل آو زیادٕ تہٕ تَتھ تیٖلَس ہیوٚتُن نار مے تھٲو تٲو پَتَھر یٖتِس کالَس گیس کوٚرُم بنٛد یٖتِس کالَس سُہ نار ژھیوٚو مے ترٛو نہٕ تَتھ آب کیٚنٛہہ تِکیازِ اگر بہِ تَتھ آب ترٛاوہا تَتھ ہیٚیہِ ہا زیاد زیاد نار تِم چِھکہٕ ییٖہَن ہور لَگاونہٕ مے تھٲو سہ پَتَھر ییٖتِس کالَس تَتھ نار ژھیوٚو تہٕ یِتھ کٲنٛٹھۍ بَچییَس بہٕ کیٚنٛہہ گَژھنہٕ نِش بیٚیہِ لٹہِ چھ مے پرٛیشَر کُکرَس منٛز سِیُن تھومُت تہٕ تَتھ چھِ مے پرٛیشَر کُکَر بنٛد ٹھانٛڈ بَنٛد کوٚرمُت مگر تَتھ درٛاے نہٕ سیٹیٖم کیٚنٛہہ یُتھُے مے باسیو واریاہ ٹایِم گوو یُتھُے مے باسیو اَتھ وٕژھ ہوٚہراے تہٕ یہِ ہیکہِ پٕھٹِتھ بہٕ ژٕجِس تَتٮ۪ن تہٕ پرٛیشَر کُکَر پھوٚٹ تَمچہِ چِھکہٕ آے لَبَن مگر بہٕ بَچییَس سُہ ژَلنہٕ نِش بچییَس بہٕ تہٕ گیس کوٚر مے آن تہٕ پانہٕ گیس کوٚر مے بنٛد تہِ پانہٕ ژٕجس ژَلنہٕ نِش بَچییَس تہِ بہٕ تِکیاز اگَرٕے بہٕ تٕتی بٮ۪ہمٕہا بہٕ دَزہا سُہ ژَلنہٕ نِش بَچییَس بہٕ یٖتِس کالَس پرٛیشَر کُکَر پھوٚٹ مے گوو نہٕ نۄقصان کیٚنٛہہ تہٕ بہٕ بَچییَس کیٚنٛہہ گَژھنہٕ نِش